اَسَلامُ علیکُم نوٚو ییٚلہِ تہِ نِوٕز کانٛہہ یِوان چھِ سۄ چھِ آسان سٲرٕے غلط کیٛازِ کہِ یہِ تہِ بیٚیہِ تِم نِوزَن پٮ۪ٹھ وَنَان چھِ پَتہٕ مےٚ ہٮ۪کَن نہٕ کِہیٖنۍ تہِ کاروٲیی کٔرِتھ کُنہِ جایہِ چھِ کینٛہہ گژھان یا آز چھِ واریاہ واریاہ کینٛہہ گژھان تہٕ ہُہ تِم ہٮ۪ک تِم چھِنہٕ کَرَان کِہیٖنۍ تہِ کاروٲیی تَتھ سۭتۍ کہِ تِم تِم چھِ خٲلی بازرَنٕے یوت کَرَان تھوڑا بہت اَسہِ چھُنہٕ کِہیٖنۍ تہِ کَرَان کیٛازِ آز چھِ واریاہ حٲدسہٕ تہِ گَژھَان تَتھ تِم نِوزَن تِمَن چھِ آسَان تَتھ پَنُن مقصَد کَرُن تہٕ مطلب اَسہِ لُکَن چھِنہٕ واتناوَان کِہیٖنۍ تہِ یِم چھِ بیٚیہِ سورُے اَپُز آسان وَنان باقٕے چھُ سورُے بیٚہون واریاہ واریاہ وَنہِ تہِ چھِنہٕ